سٲنِس گامَس منٛز چھِ ریوٲتی گیم زٕ کِرکٹ تہٕ والی بال کِرکٹ چھِ أسۍ گِنٛدان بٹھس پیٚٹھ تَتہِ چھُ واریاہ اَصٕل گرٛاوُنٛڈ تَتھ چھِ پِلیر کاہ نِوان أسۍ سۭتۍ باہ پِلیر پَتہٕ چھِ تِم گِنٛدان أسۍ چھِ اور مطلب اکھ ٹیٖم لاگان یورٕ لاگن بیٛاکھ ٹیٖم گِنٛدان پانہٕ ؤنۍ أسۍ تَتھ منٛز چھِ پیڈ جوڑٕ آسان أسۍ بیٚیہِ چھِ آسان یِہےَ کیٛاہ وَنان اَتھ پیڈ ویڈ بیٹ ویٹ چھِ آسان بال وال چھِ آسان سۭتۍ کِٹ چھِ آسان سۭتۍ تِم چھِ أسۍ لگان بیٚیہِ چھِ والی بال گِنٛدان أسۍ والی بال چھِ اَسہِ اَصٕل گیم ساروٕے کھۄتہٕ أسۍ چھِ گِنٛدان سۄ تَتھ چھُ نیٹ ویٹ تھاوان أسۍ لٲگِتھ بیٚیہِ پٔلیر اورٕ یورٕ گِنٛدان یورٕ گِنٛدان ٲٹھ پِلیر اورٕ گِنٛدان ٲٹھ پِلیر پَتہٕ چھِ تِم بال وال اَنان تَتھ چھُ آسان پَمپ وپ سۭتۍ والی بال تَتھ چھِ أسۍ گِنٛدان مطلب ہورٕ یورٕ کران بالہِ شاٹر چھِ آسان کانٛہہ بیٛاکھ چھُ بال بال بَناوان بوٗسٹر چھُ آسان تِم چھِ بَناوان بالہٕ أسۍ چھِ گِنٛدان تٔتھۍ سۄ چھےٚ اَسہِ گیم واریاہ اَصٕل تَتھ منٛز چھِ أسۍ واریاہ ورزِش تہِ نیران بیٚیہِ چھِ اَسہِ تَتھ منٛز جمپ تہِ ہُران تَتھ منٛز تَتھ چھُ واریاہ مَزٕ یِوان